کٔشیٖرِ منٛز روزَن وٲلۍ لُکھ ہَسا چھِ برٛونٛہہ کالہِ پٮ۪ٹھٕے وارِیاہ رٮ۪وٲتی رٮ۪واج اپناوان آمٕتۍ تہٕ وٕنۍ تہِ ہسا چھِ یِمہٕ رٮ۪وٲتی رٮ۪واج زِنٛدٕ تہٕ یِم زَن نیہِ پُیہِ ہِنٛدۍ لُکھ چھِ یِم تہِ ہسا چھِ اتھ وارِیاہ زیادٕ لول بَران تہٕ یہِ ہسا چھِ پنٛنہِ روزمرَہ زندگی منٛز استعمال کَران تہٕ اَتھ چیٖزس چھِ لُکھ آز تہِ زِنٛدٕ تھاوان تہٕ اگر ہَسا أسۍ کٔشیٖرِ ہِنٛدِس پۄشاکس متعلق کَتھ کَرو یُس زَن برٛونٛہہ کالہِ پٮ۪ٹھَے لُکھ چھِ آمٕتۍ لاگان تتھ منٛز ہَسا چھِ یِوان فٮ۪رن فٮ۪رن ہَسا چھِ اکھ کھُلہٕ پَہَم کَپُر آسان یُس زن سٕژ سُوِتھ چھِ دِوان تہٕ تَمہِ پتہٕ ہسا چھِ دۄشؤے زنانہٕ تہٕ مرٕد لاگان ییٚلہِ زن زنانَن ہُنٛد یہِ فٮ۪رن تھوڑا پہمتھ الگٕے پہمتھ چھُ آسان زِ یہِ چھُ دوٗرے تَران فِکرِ یہِ گَژِھ زنانہِ ہُنٛد فٮ۪رن آسُن تِکیٛازِ اَتھ ہَسا چھِ تھوڑا بہت تِلہٕ کٲم یا آرِ کٲم کٔرِتھ آسان تہٕ بیٚیہِ ہسا چھِ اکثر یِم پھٮ۪رن ووٗلکی آسان ییٚلہِ زن أسۍ بیٚکۍ انٛدٕ موٚہنی سُنٛد یا مردٕ سُنٛد پھٮ۪رن وٕچھو اَتھ چھِنہٕ کُنی قٕسمٕچ تہِ تِلہٕ کٲم یا کُنی قٕسمٕچ تہِ آرِ کٲم کٔرِتھ آسان یہِ ہسا چھُ اکھ پٕلین کَپرٕ ہٕنا آسان یُس زن سٕژ پنٛنہِ حِساب سُوان تہٕ تہٕ پتہٕ یہِ أمِس دِوان چھِ پتہِ چھِ آرام سان یِمہٕ لٲگِتھ ہٮ۪کان تہٕ یہِ پھٮ۪رن ہسا چھِ برٛونٛہہ کالہِ پٮ۪ٹھَے لُکھ لاگان آمٕتۍ تہٕ وٕنۍکٮ۪س زمانس منٛز تہِ ہسا چھُ یہِ پھٮ۪رن لُکھ لاگان روزان تہٕ اَمہِ علاو ہسا چھِ اکثر ییٚتِکۍ یِم مرٕد حضرات چھِ تِم ہَسا چھِ لاگان کٔمیٖز یزارٕے تہٕ یِم تہِ ییٚتہِ چہٕ زنانہٕ چھِ یِم ہسا چھِ اکثر وۄنۍ لاگان فِرٛاک یَزار بیٚیہِ ہسا چھِ زنانہٕ آمژٕ برٛونٛہہ کالہِ پٮ۪ٹھَے شال پانَس أنٛدۍ أنٛدۍ وَلان یُس زَنہٕ وٕنہِ کٔشیٖرِ علاوٕ علاوٕ باقیَن مُلکن منٛز تہِ مشہوٗر گوٚو ییٚمہِ زَن پنٕنۍ جاے وٕنہِ وارِیاہن باقین مُلکن منٛز تہِ بنوٚو یُس زَن گۄڈٕنٮ۪تھَن کٔشیٖرِ منٛزَے آو بناونہٕ کٲشُر شال ہسا چھِ وارِیاہ زیادٕ اکھ مشہوٗر چیٖز وٕنہِ بنیومُت تہٕ اگر أسۍ پۄشاک نٮ۪بَر وَنہِ کَتھ کَرو زِ کٔشیٖرِ منٛز کَم کَم ہَسا نَژنُک انٛداگ انٛداز اوس لُکن منٛز گۄڈٕنِکے پٮ۪ٹھ تہٕ تتھ منٛز اگر أسۍ گۄڈٕنِکِس نَمبرَس منٛز کَتھ کَرو یُس ہَسا کٔشیٖرِ منٛز زیادَے مشہوٗر چھُ سُہ ہسا چھُ روٚف روٚف ہَسا چھِ کٔشیٖرِ ہُنٛد اکھ نامَوَر تہٕ مشہوٗر نَژُن یہِ ہسا چھِ کٲمکہٕ اَتھ منٛز ہَسا چھِ زَنہِ حِصہٕ نِوان تہٕ تِم ہَسا چھِ سٲری یہِ پنُن یُس یہِ رٮ۪وٲتی کَپُر ییٚتیُک چھُ یہِ پۄشاک ییٚتیُک چھِ یہِ فٮ۪رن تِم ہَسا چھِ یِہوٚے اکھ مٲرۍموٚنٛد آیَس منٛز تِلہٕ دار فٮ۪رن لاگان تہٕ پانہٕ ؤنۍ ہَسا چھِ دۄیو طرفو زَنہِ روزان تہٕ تِم ہَسا چھِ اَکہِ وِزِ چھِ اَکھ لایِن اَکہِ وِزِ چھِ تِم تُلان زنٛگہٕ تہٕ بیٚکہِ وِزِ چھِ بیٚیہِ تُلان زَنٛگ برٛونٛہہ کُنَتھ تِم ہَسا چھِ اکھ بہتریٖن انٛدازس منٛز یہِ وٕچھَن والٮ۪ن برٛونٛہہ کَنہِ پیش کَران تہٕ تَمہِ پتہٕ اگر أسۍ دٔیمِس مشہوٗر نَژنَس منٛز کَتھ کَرو تَتھ منٛز ہَسا چھُ یِوان بچہٕ نغمہٕ بچہٕ نغمَس منٛز ہَسا چھِ کٲم کَران اَتھ منٛز یِم کٔشیٖرِ ہِنٛدۍ مرٕد چھِ آسان یِم ہَسا چھِ یہِ زَنانن ہُنٛد پَلو پۄشاک لاگان تہٕ یِم ہَسا چھِ یِتھَے پٲٹھۍ لُکن اَکھ مذٲقِیا چیٖز برٛونٛہہ کَنہِ پیش کَران لُکن برٛونٛہہ کَنہِ تہِ لُکھ ہَسا چھِ اَمہِ سۭتۍ لُطُف ہٮ۪کان تُلِتھ ترٛیٚیمِس نَمبرَس پٮ۪ٹھ اگر کَتھ کَرو تہٕ ییٚتہِ ہَسا چھُ وارِیاہ زیادٕ بانٛڈٕ پٲتھٕر نَژُن یہِ ہسا چھِ وارِیاہ زیادٕ مشہوٗر یُس زَن برٛونٛہہ کالہِ پٮ۪ٹھَے لُکھ پسنٛد آیہِ کَران تہٕ أزۍکِس زمانَس منٛز تہِ ہَسا چھِ بانٛڈٕ پٲتھٕر وارِیاہ زیادٕ پسنٛد کَران اَتھ منٛز ہَسا چھُ ڈولُک اِستعمال سپدان اَکھ نفر ہَسا چھِ ڈول وایان تہٕ باقی ہسا چھِ اَتھ منٛز آسان نَژان تِم ہَسا چھِ زَنانن ہُنٛد پۄشاک لٲگِتھ آسان نَژان تہٕ وٕچھَن والہِ لُکھ چھِ اَمیُک مَزٕ ہٮ۪کان تُلِتھ تہٕ تَمہِ علاو اگر کٔشیٖرِ ہِنٛدِس کھٮ۪ن چٮ۪نس متعلق کَتھ کَرو ییٚتہِ ہَسا چھُ وازٕوان وارِیاہ زیادٕ مشہوٗر وازٕوان ہَسا چھُ اکھ نامَوَر چیٖز یَتھ منٛز ہسا رِستہٕ گۄشتابہٕ کبابہٕ یَکھٕنۍ وارِیاہ زیادٕ مشہوٗر چھِ تہٕ یِم ہَسا بیٚیَن مُلکن ہِنٛدۍ لُکھ چھِ تِم تہِ ہَسا چھِ کٔشیٖرِ ہُنٛد یہِ رٮ۪وٲتی چیٖز وارِیاہ زیادٕ پسنٛد کَران